کَلَر پٮ۪نسَلَن ہُنٛد باسیو مےٚ اَکھ چیٖز مطلب نَگیٹِو یۄس اٮ۪کٕسپیٖریَنٕس لگٲو یہِ کہِ یِمو سۭتۍ چھِ اَسہِ اَتھٕ گژھان گۄڈٮ۪تھٕے مٔکٕرۍ ییٚلہِ أسۍ کَلَر چھِ لاگان کَرُن اَسہِ چھِ سٕٹین تَران اَتھَن چھِ تَران پَلوَن چھِ گژھان یا اگر أسۍ کَمرَس منٛز گوٚو تَتہِ آسہِ اَسہِ میٹِنٛگ ترٛٲیِتھ تَتھ چھِ گژھان تہٕ یِہوٚے چھِ اَتھ چھُ یِوان باقٕے چھُنہٕ اَتھ کِہیٖنۍ باقٕے چھِ یہِ واریاہ اَصہٕ